کَلہٕ دٲدۍ خٲطرٕ چھِ کٲشرِس منٛز واریاہ طور طٔریٖق کَم کرنہٕ خٲطرٕ کَلہٕ دٲدِس چھ کٔشیٖرۍ منٛز سارِوٕے کھۄتہٕ بوٚڑ اَکھ عٮ۪لاج کٲشُر اَکھ عٮ۪لاج یَتھ یَکھ ٹَکور چھ وَنان تہٕ بییہِ چھ اَتھ آبہٕ دٕجۍ تہِ یِوان کَرنہٕ رَب چھِ یِوان لاگنہٕ کَل دود کَم کرنہٕ خٲطرٕ بوٚڈ أہٕم اَکھ اَتھ چھِ پٮ۪وان ترٛیش واریاہ زیادٕ چینۍ تہٕ بییہ أدرَکھ تہٕ أدرَکھ چاے أدرَکھ چھِ پٮ۪وان لٮ۪پٹَن چایہِ ترٛاوٕنۍ تہٕ سۄے چھِ چیٚنۍ پٮ۪وان گَرٕم گَرٕم تمۍ سۭتۍ چُھ کَلہٕ دود یَکدَم ژَلان بییہِ چُھ اَتھ واریاہ طور طٔریٖق پَن ژالَن چھِ یِوان امہِ خٲطرٕ اِستِمال کَرٕنۍ تہٕ تمہِ سۭتۍ تہِ چھُ کَل دود کَم گَژَھان یَکھ سۭتۍ چُھ بِالکُل تہٕ جَلدی یہِ کَم گَژھان